اکھ لچھ کُنتٕرٛہ ساس پانٛژھ ہَتھ پانٛژھ تٲج زٕ لچھ شَتوُہ ساس ترٛےٚ ہَتھ تہٕ کُنتٲجی نو لچھ پنٛژوَنٛزاہ ساس ترٛےٚ ہَتھ تہٕ ژُہٲٹھ پنٛژاہ ساس ترٛےٚ ہتھ تہٕ دُوَنٛزاہ دۄیتٲجی ساس ترٛےٚ ہتھ تہٕ شیٚیہِ ترٛہ